کُکِنٛگ خٲطرٕ کُکِنٛگ ہیٚچھنہٕ خٲطرٕ چھُس بہٕ واریاہ شوٚو فالو کَران کُکِنٛگ منٛز اوٗس مےٚ گۄڈنِکۍ پٮ۪ٹھَے واریاہ زیادٕ اِنٹرٛسٹہٕ اگر بہٕ وُچھہِ ہا دوستَن سۭتۍ تہِ کُنہِ جایہِ اوٗسُس گژھان بہٕ اوٗسُس تِمَن تہِ تَتہِ دَپان ؤلِو بہٕ رَنو پانَے مےٚ ٲس کُکِنٛگ سَکھ مُتٲثر کَران گَھرَس منٛز تہِ اوٗسُس بہٕ مَنٛزٕ منٛزٕ گَھرِکیٚن خٲطرٕ کُک کَران بہٕ اوٗسُس تِمَن خٲطرٕ سیُن بَتہٕ باقٕے چیٖز رَنان کُکِنٛگ ہیٚچھنہٕ خٲطرٕ چھُس بہٕ یوٗٹیوٗب چَنلہٕ کیٚنٛہہ وُچھان یَتھ منٛز بہٕ وُچھان چھُس رَنبیٖر یُس اَکھ فیمَس کُک چھُ تہٕ بیاکھ چھُ تَتھ منٛز یِوان طاریق خان یُس کٔشیٖرِ ہُنٛد وازٕوان چھُ ہیٚچھناوان تہٕ بیٛاکھ چھُس بہٕ کَشمیٖر کَشمیٖری قٔسیٖنہٕ وُچھان تہٕ تَتھ منٛز تہِ چھُس بہٕ واریاہ یِمَے کُکِنٛگ رِلیٹِڈ چیٖز ہیٚچھان کُکِنٛگ ٲس مےٚ سَکھ مُتٲثر کَران لَکچار پٮ۪ٹھَے کُکِنٛگ ہیٚچھنہٕ خٲطرٕ چھُس بہٕ یِم شووٚ واریاہ ٹایمہٕ پٮ۪ٹھ وُچھان مےٚ گٔے اَلہٕ پَلہٕ زٕ ترٛےٚ ؤری یِم شووٚ کُکِنٛگ شووٚ وُچھان یہِ اوٗس مےٚ سکھ شوق زِ بہٕ ہیٚچھہِ واریاہ واریاہ نٔے نٔے ڈِش بَناوٕنۍ واریاہ واریاہ نَیہِ نَیہِ تَرکارِ بَناونہِ واریاہ واریاہ نٔے نٔے کھان پانٕکۍ چیٖز بَناوٕنۍ کُکِنٛگ ہیٚچھنہٕ پَتہٕ چھِ مےٚ واریاہ اصٕل فیٖل سپدان زِ بہٕ چھُس ہیٚکان واریاہَن قٕسمَن ہنٛدۍ سِنۍ وازوانہٕ رٔنِتھ اگر زِ وُچھو أسۍ یِم ریٚسِپیٖز یا باقٕے چیٖز بہٕ وُچھان چھُس بہٕ چھُس تَتھ منٛز وُچھان کُکِنٛگ اِنٛڈیا تہِ اَکھ شووٚ چھِ یِوان اِنڈیاز نَمبَر وَن کُک یا ماسٹَر شیٚف چھُس بہٕ وُچھان تِم تہِ چھُس بہٕ تِم شووٚ تہِ وُچھان حالٕے ہیٚچھۍ مےٚ دَم بریانی بَناوٕنۍ دَم بریانی بَناونہٕ خٲطرٕ چھِ أسۍ گۄڈٕنٮ۪تھٕے أسۍ اَنان بریانی رایِس بیٚیہِ چھِ اَنان کۄکُر بیٚیہِ چھِ أسۍ اَنان أردَن پاٹٕس یَتھ منٛز أسۍ وُچھان چھِ کَتریٚو کَنہِ کَتریوٗ بانہٕ تہٕ باقٕے چیٖز یِم اِستعمال کٔرِتھ چھِ أسۍ ہیٚکان واریاہَن قٕسمَن ہنٛدۍ کھان پان بَنٲیِتھ یہِ کھان پان بَنٲیِتھ چھِ أسۍ پَنٕنۍ گَھرِکۍ ہیٚکان سَکھ خۄش کٔرِتھ پَنٕنۍ دوٗس یا کُنہِ جایہِ گژھو تَتہِ تہِ ہیٚکو أسۍ یِم چیٖز رٔنِتھ یہِ رَننہٕ پَتہٕ چھُ اسہِ گَژھان واریاہ اصٕل فیٖل تہٕ باقٕے پریشٲنی تہِ چھِ دوٗر سَپدان یہِ سیُن باقٕے چیٖز رَننہٕ پَتہٕ اِنسانَس چھُ اَکھ ایٚکسایٹمیٚنٹ میلان اِنسانَس چھُ اَکھ فیٖل میلان یہِ سیُن کھیٚن چیٚنٕکۍ چیٖز تَیار کٔرِتھ یا گَرمہٕ گَھرَس منٛز چھِ آسان منٛز گَھرٕ واجِنۍ بیٚمار تہٕ تٔمۍ سٕنٛدۍ خٲطرٕ تہِ چھِ ہیٚکان اِنسان واریاہَن قٕسمَن ہنٛدۍ کھیٚن چیٚن رٔنِتھ یا أمِس گَھرٕ واجنہِ تہِ چھِ أسۍ واریاہ مَدد کٔرِتھ ہیٚکان گَھرٕ واجنہِ مَدد کَرنہٕ پَتہٕ چھِ اَکھ الگ اَکھ فیٖلِنٛگ سۄ میلان أمِس مَردَس یہِ مَرٕد چھُ پننہِ أمِس گَھرٕ واجنہِ خٲطرٕ اَکھ اصٕل مَرٕد ثٲبت گَژھان رَنُن چھَنہٕ کانٛہہ پام زِ أمہِ سۭتۍ گَژھہِ کانٛہہ پرٛابلِم رَنُن چھِ اَکھ اصٕل کٲم رَنُن چھِ اَکھ صحیٖح کٲم ٹھیٖک تہٕ رَننہٕ پَتہٕ چھُ اِنسان ہیٚکان واریاہ کامہِ کٔرِتھ تہٕ حالے وُچھ مےٚ وازٕوانَس منٛز کِتھ کٔنۍ چھُ طَرٕہا واریاہَن قٕسمَن ہنٛدۍ وازٕوان أسۍ تیار ہیٚکان کٔرِتھ یَتھ منٛز أسۍ وُچھان چھِ رِستہٕ کَباب گۄشتاب باقٕے چیٖز یِم کِتھ کٔنۍ چھِ رَنان تہِ یِم تہِ چھُس بہٕ وُنہِ ہیٚچھان تاکہِ کُنہِ وِزِ اَگَر نہٕ وازٕ آسہِ اسہِ ایٚولیبٕل تہٕ بہٕ ہیٚکہٕ یِم چیٖز پانَے کٔرِتھ